میانہِ زنٛدگی منٛز ژور ؤری بروٚنٛہہ ٲس واریاہ بٔڑ مُشکِل آمٕژ یَتھ نِش نیرُن اوس واریاہ زیادٕ مُشکِل تَمہِ چیٖز نِش ٲسٕس بہٕ واریاہ زیادٕ پریشان نَہ اوس مےٚ دۄہ کُنہِ نَہ اوسُم رَتھ کُنہِ أسٕس سونٛچان کیٚاہ کَرٕ بہٕ ٲخر نَہ ٲسٕس گرِکٮ۪ن منٛز بِہتھ ہٮ۪کان نَہ ٲسٕس